ہٮ۪لو اَسلامُ علیکُم وعلیکُم السلام ٹھیٖک چھُو حظ اہن حظ ٹھیٖک ؤنۍتو کیٛاہ دٔلیٖل ٲس اچھا ٹھیٖک بانہ بانہٕ چھِ وارِیاہَن قٕسمَن ہٕنٛدۍ تہٕ تُہۍ ؤنِو تۄہہِ کَمِچ چھِو ضٔوروٗرَت چھِنا بانہٕ چھِ سِٹیٖل چھِ کھَرٕسان چھِ کٕنُن یا یِم سَمروٗدی چھِنا سَمروٗدی چھِ کٕنٕنۍ یا پٕلاسٹِک پَلیٹ وَلیٹ چھِ یِوان باقٕے گِلاس تِم تہِ چھِ کٕنٕنۍ یا ترٛامہٕ بانہٕ چھِ واریاہ اَصٕل قٕسٕم ییٚتٮ۪ن کٕنٕنۍ اَمہِ علاوٕ چھِ اَسہِ اٮ۪کٕسٹرٛا تہٕ اَصٕل کالٹی حظ چھُ سارِ منٛز چھِ بہتر یہِ چھو تۄہہِ پَتَہٕے گژھن زیادٕ ترٛام چھُ آسن زیادٕ یہِ اَصٕل چھُنَہ حظ تَتھ چھِنہٕ ہُتھ پٲٹھۍ مطلب ہُہ ہٮ۪لٕتھ خٲطرٕ تہِ چھُ سُہ ٹھیٖک تَمہِ سۭتۍ چھَنہٕ ہیل مطلب ہٮ۪لٕتھ اِشوٗ تہِ گژھن کِہیٖنۍ تَپٲرۍ کہِ تِم تہِ چھُ سُہ ٹھیٖک تہٕ ہُپٲرۍ چھُ تَتھ شو وو تہِ پَننہِ حِساب ہٮ۪کَن کھالنٲیِتھ شو تہِ چھِ تَتھ آسان ٹھیٖک امہِ علاوٕ حظ چھِ ہُتھ پٲٹھۍ تہِ اگر تُہۍ ژھٲرِو نا سِٹیٖلَس تہِ چھِ اَسہِ اَصٕل ڈِزایِن آمِتۍ لۄکٕٹۍ قٕسٕم تہِ چھِ سِٹیٖلَس بٔڑۍ تہِ چھِ گِلاس چھِ یِم چھِنہ لۄکٕٹۍ تِم پٔتلہٕ ؤتلہٕ تِم چھِ رٕتۍ رٕتۍ قٕسٕم سٹیٖلٕکۍ چھِ یا سَمروٗدی تہِ چھِ اَسہِ ٲمٕتۍ واریاہ قٕسم رٕتۍ رٕتۍ بانہٕ آز ییٚتہِ گِلاس یا پَلیٹ وَلیٹ چھِ آمٕتۍ تِمَن ہِنٛدۍ واریاہ اَصٕل ڈِزاین چھِ تِمَن تہِ تِمَن چھِ وۄنۍ ریٹ آسن مگر کَمٕے ہہ ریٹ حظ چھِ آسن کَمٕے یُس یہِ سَمروٗدی پٕلاسٹِک وٕلاسٹِک قٕسٕم یہِ چھِ آسن اَتھ چھِ آسن ریٹ کَمٕے تمہِ پَتہٕ چھِ آسن پَتہٕ سٹیٖلَس سِٹیٖلَس تہِ چھِ آسن مطلب تمہِ کھۄتہٕ چھَس آسن سَمروٗدی کھۄتہٕ زیادَے پَہَم البتہ یُس ترٛام چھُ گژھن تَتھ چھِ آسن ریٹ واریاہ زیادٕ تِمو کھۄتہٕ چھُنا ترٛامَس چھِ آسنٕے ریٹ پرٛٮ۪تھ کُنہِ جاے واریاہ زیادٕ اَمۍ علاوٕ یِم مطلب لۄکٹٮ۪ن بانَن چھِ آسن کَم بَڑٮ۪ن چھِ آسان زیادٕ یہِ چھُ پَتہٕے چھُنا تہٕ یہِ ٹھیٖک تۄہہِ آ ٹھیٖک ترٛامٕکۍ تہِ حظ چھِ یِم نٔے قٕسٕم چھِنا آز آمتۍ نٔے ڈِزایِن تِم تہِ چھِ ییٚتہِ لگ بگ تقریباً چھِ پرٛٮ۪تھ کُنہِ یہِ ڈِزاینُک ایویلیبل ییٚتہِ حظ سٲنِس دُکانَس پٮ۪ٹھ تہٕ اگر تُہۍ تُہۍ چھِو حظ آمٕتۍ یوٚتن سٲنِس دُکانس پٮ۪ٹھ امہِ برٛونٹھ زانٛہہ اچھا ٹھیٖک تَوَے چھَنہٕ تۄہہِ پَتہٕے نَتہٕ حظ چھِ ییٚتٮ۪ن آسن سٲنِس دُکانَس پٮ۪ٹھ سٲری قٕسٕم لگ بگ ایولیبل تہٕ یِم حظ چھِ آز چھُ اَسہِ نوٚو ڈِزایِن آمُت سَماوار چھِنا سَماوار یِمَن منٛز چاے تھاوَن نُن چاے وُن چاے کَران اَصٕل گژھن تِمَن منٛز تِمَن ہُہ چھِ آمٕتۍ اَسہِ واریاہ رٕتۍ ڈِزایِن نہ بیٚیہِ چھِ تِمَن تھوڑا ریٹ تہِ آمٕژ کَمٕے آز اگر تُہۍ نِنۍ آسن تہٕ تِم مِلَن تۄہہِ کَم ریٹَس پٮ۪ٹھ آز ییٚتٮ۪ن اَہن حظ اَوا کُنہِ تہِ سات ییٚمہِ سات تۄہہِ ٹایم یی صُبحَن چھِ أسۍ آسان سَتی بجہِ پٮ۪ٹھ ییٚتھٮ۪ن دُکانس شامس لگ بگ ٲٹھِ بَج تام ییٚمہِ سات مطلب بانٛگہِ ہُنٛد نٮ۪ماز ٹایِم چھُ واتن توٚتام چھُ آسان ییٚتھی بانہٕ مِلَن تۄہہِ سٲری قٕسٕم سُہ ہیٚزیو نہٕ تۄہہِ ٹٮ۪نٛشن کیٚنٛہہ ڈِزایِن تہِ مِلہِ ہر کُنہِ قٕسمُک لگ بگ چھُ ہر کانٛہہ ڈِزایِن چھُ لگ بگ ایولیبل سُہ ہیٚزیو نہٕ تُہۍ ٹٮ۪نٛشن کیٚنٛہہ ریٹ تہِ مِلہِ ڈِسکاوُنٛٹ تہِ چھِ أسۍ ہٮ۪کن ییٚتٮ۪ن دِتھ سُہ چھُنہٕ زیادٕ اِشوٗ کیٚنٛہہ تۄہہِ ریٹہِ ہُنٛد ہیٚزیو نہٕ تُہۍ ٹٮ۪نٛشن کیٚنٛہہ ٹھی ٹھیٖک حظ چھُ تُہۍ ییٖزیو یوٚتھٕے پتہٕ حظ کَرو ییٚتھی وٕچھِو تُہۍ پانَے تہٕ چلو ٹھیٖک چھُ بِہِو رۄبَس حوال